یُس یہِ سوال چھُ مطلب ہُتھ کَٔۍ چھُنہٕ مےٚ پَتہ کینٛہہ کہِ پٔٹِکیوٗلَرلی بارہمولاہَس منٛز کیٛاہ کیٛاہ چھُ مگر ہُتھ کٔنۍ اُوَرآل کَشمیٖرَس منٛز کیٛازِکہِ یِم بارہمولاہَس منٛز چھُ تِم چھِ پرٛٮ۪تھ کُنہِ ڈِسٹِرٛکَس منٛز واریاہ زیادٕ فیمَس تہٕ تَتھ منٛز چھُ یِوان یِم ییٚتہِ کھٮ۪ن کھٮ۪نہٕ خٲطرٕ یِم چیٖز ییٚتہِ واریاہ زیادٕ یِوان چھُ ماننہٕ اگر بہٕ وَنہٕ گۄڈنٮ۪تھٕے چھُ ساروِیو برونٛٹھ یِوان وازوان کَشمیٖری وازوان یُس دُنیا بھر مشہوٗر چھُ کانٛہہ تہِ یی یور گۄڈٕ چھُ تٔمۍ سُنٛد یہِ آسان کہِ اَسہِ چھُ وازوان کھیٚون وازوانَس منٛز چھُ یِوان رِستہٕ کَباب گۄشتاب چھُ یِوان میتھِ ماز چھُ یِوان مطلب دۄدٕ ماز چھُ یِوان یَکھٕنۍ چھُ یِوان یا کوٚرمہٕ چھُ یِوان یِتھَے کَٔنَۍ چھُ واریاہ زیادٕ یِوان دگہٕ مطلب وازٕ ہاکھ چھُ أسۍ تَتھ وَنان تہٕ یِتھ کَٔنۍ چھُ یِوان یِم یِم چیٖز چھُ یِوان مطلب یِتھَے کٔنۍ پَتہٕ چھُ وازوان پَتَے دِوان پُلاو مطلب یُس آسان چھُ وازَن بَنوومُت سُہ تہِ آسان واریاہ زیادٕ مطلب مَزٕدار چھُ آسان یِتھَے کٔنۍ چھُ فیٖرِن دِوان مطلب یِم گٔے وازوانٕکۍ کَتھ اگر ہُتھ کٔنۍ أسۍ وٕچھو ہُتھ کٔنۍ گرو منٛزۍ اگر أسۍ وٕچھو عام سِنۍ یِم آسان چھُ یِم ورایاہ زیادٕ مشہوٗر چھِ تہٕ یِم واریاہ زیادٕ لٔزیٖز تہِ چھُ آسان تَتھ منٛز چھُ یِوان گَںٛڈٕ ٲلوٕ چھُ یِوان سیوٚدُے گنٛڈٕ ٲلوَے ییٖتۍ آسان رٔنمٕتۍ اِتھَے کٔنۍ سیٚود سِمپٕل ہاکھ رٔنِتھ یا اَلہٕ رٔنۍ دۄدٕ اَلہٕ دۄدٕ اَلہٕ چھِ ہُتھ کٔنۍ مشہوٗر اَکھ مطلب سُہ چھِ کَشمیٖرِک کیوزیِن سُہ دۄدٕ اَلہٕ تَتھ چھُ آسان دۄدٕ اَلہٕ سُہ چھُ بَدَل کینٛہہ قٕسٕم اَکھ اَل آسان تَتھ چھُ أسۍ پَتہٕ بیٚیہِ زامُت دۄد ترٛاوان سۭتۍ تہٕ تہٕ بیٚیہِ چھُس ترٛاوان تَمام قٕسمٕکۍ ڈرٛاے فِرٛوٗٹ آسہِ ڈوٗنۍ آسنہ بادام آسنہ کِشمِش آسنہ کاجوٗ آسنہ کھٔزٕر چھُس ترٛاوان منٛزٕ یِم چیٖز چھُ بَنان سُہ چھُ واریاہ زیادٕ مطلب مَزٕدار گژھان تہٕ مےٚ چھِ سُہ ساروِیو کھۄتہٕ پَسنٛدیٖدہ چھُ مےٚ سُہ واریاہ زیادٕ تہٕ یِتھَے کَٔنۍ چھُ بیٚیہِ وَندَس کَتھ کَرو وَندَس چھِ ییٚتہِ آنچار آسان تہٕ بیٚیہِ رازمادال عام سیُن یُس آسان چھُ تہٕ یِم یِم چیٖز چھُ اگر یِم چیٖز چھُ اگر یِم چیٖز کھٮ۪نہِ ییٚتہِ چھُ پرٛٮ۪تھ کُنہِ جایہِ مطلب رٮ۪سٹورینٛٹ چھُ یا ہوٹَل چھُ یِم چھُ کی یا کینٛہہ وازٕ چھُ اگر أسۍ اگر کٔشیٖرِ ہِنٛدی آسان اگر أسۍ عیٖد آسہِ یا بیٚیہِ کینٛہہ آسہِ أسۍ چھِ وازَن دِوان ساے کہِ اَسہِ دِیٖزیو یِم چیٖز تُہۍ بَنٲیِتھ کیٛازِکہِ یِمَن چھِ واریاہ زیادٕ محنت لگان تہٕ بیٚیہِ چھُنہٕ اَسہِ سُہ طٔریٖقہٕ آسان پَتہ کینٛہہ کہِ کِتھ کٔنۍ چھُ بَناوُن یا کیٛاہ چھُ کَرُن ییٚمہِ خٲطرٕ چھُ أسۍ وازٕسٕے پَتہٕ ساے دِوان عیٖدَن پٮ۪ٹھ یا اَسہِ کیںٛہہ آسہِ کینٛہہ فِنٛگشَن یا کینٛہہ تہِ آسہِ خاندَر آسہِ یا کینٛہہ آسہِ تٕمَے چھُ یِوان تِمَے چھُ بَناوان یِم چیٖز تہٕ البتہ اگر ہُتھ کٔنۍ آسہِ کٲنٛسہِ کھیٚون کانٛہہ ٹوٗرِسٹہٕ یی یور یا کینٛہہ ییٚتہِ یِم تہِ رٮ۪سٹورٮ۪نٛٹ چھِ تِمَن منٛز ہیٚکِو آرام سان گٔژھِتھ تہٕ تِکیٛازِ تَتہِ چھُ میٚنوٗ آسان لٔگِتھ تہٕ مینیوٗوَس منٛز چھُ گۄڈنٮ۪تھٕے آسان کَشمیٖری وازوانٕکۍ تِم سٲری آیٹَم یِم تہِ تَتھ منٛز چھُ آسان کھٮ۪نہٕ خٲطرٕ تہٕ تِم سٲری تہٕ مےٚ چھُ باسان اگر أسۍ وَنو کہِ کیٛاہ کیٛاہ چھُ أسۍ یِمَن چیٖزَن منٛز استعمال کَران سُہ چھِ سِمپٕل یِم تہِ مَصالہٕ اورٕکۍ چھِ کَران استعمال تِمَے چھُ أسۍ تہِ کَران استعمال مگر پَتہٕ چھِ آسان طٔریٖقہٕ الگ الگ پرٮ۪تھ کٲنٛسہِ رَننُک یا بَناونُک پَنٕنۍ چیٖز تہٕ مےٚ چھُ باسان کہِ یِتھَے کٔنۍ مطلب تِکیٛازِ بہٕ تہِ چھُس ہِندوستان کٮ۪ن وارِیاہَن جایَن گٔمٕژ مگر مےٚ چھِ یوٗتاہ مےٚ باسیٛاو کہِ یوٗتاہ کٔش کٔشیٖرِ منٛز چھُ سُہ اَصٕل کھٮ۪ن چٮ۪ن مِلان یا سُہ یُتھُے ییٚتہِ چھُ مَزٕ ییٚتہِ کٮ۪ن سِنٮ۪ن چھُ مَزٕ تہٕ قٕسٕم وار سِنۍ چھُ یا قٕسٕم وار چیٖز چھُ یی چھُ أسۍ بَناوان تیُتھ تہِ چھُنہٕ ہِندوستانَس منٛز بیٚیہِ کُنہِ جایَن آسان کِہیٖنۍ یِم چھِ صرف اورٕکۍ دال تہٕ ژوٚٹ کھیٚوان تہٕ مگر یورٕ چھِ أسۍ قٕسٕم وار چیٖز کھیٚوان